انمٕلٕز چھِ أسۍ باے کران فار ایگزامپٕل گاو چھِ أسۍ ہیٚوان مٔلۍ کٲنسہِ یُس یِمن سۭتۍ کران آسہِ تَتہِ چھِ أسۍ گاو انان مٔلۍ یا کۄکر وٲلِس چھِ أسۍ کۄکر ہیٚوان کُنہِ ساتہٕ چھِ آسان سیل یپٲرۍ تٔمس چھِ أسۍ کۄکر ہیوٚان تہٕ بیٚیہِ چھِ اسہِ گاو گرِ تہٕ تٔمۍ سُنٛد پرایز چھُ آلموسٹ فِفٹی تھاوزنڈ تہٕ تٔمس چھِ أسۍ أرٕن کران یۄس سۄ مِلک پروایڈ چھِ کران تہٕ تمہِ سۭتۍ چھِ أسۍ أرٕن کران کینہہ مٔنی ڈیلی فار ایگزامپٕل ٹوٗ ہینڈرنڈ ٹُو تھری ہینڈرنڈ چھِ أسۍ ایٖزلی ہیٚکان أرٕن کٔرِتھ تہٕ یہِ چھُ یہِ مطلب یِم انمٕلٕز یعنے کہِ گاو چھِ یا کۄکر چھِ یِم چھِ أسۍ تِمن ہیوَان یِم آلریڑی یِم سیٚل چھِ کران یا کٕنان چھِ تِمن چھِ أسۍ یِم گُپن ہیوان تہٕ أسۍ چھِ ایٖزیلی ہیٚکان یِمن أرٕن کٔرِتھ کینٛہہ پونسہٕ